سکوٗلن منٛز گژھِ تربِیت ہٮ۪چھناوٕنۍ سکوٗلن منٛز چھِ ساینس پَرناوان اِنگلِش پَرناوان میتھ پَرناوان مَگر تَتہِ چھِ نہٕ مطلب تربِیت تہِ چھِ تَتہِ ہٮ۪چھناوان مَگر تتہِ چھِ نہٕ اَمہِ اَپور مطلب فِزِکل اٮ۪کٹِوٹیٖز جِسمٲنی طور تَندرُست کِتھ پٲٹھۍ روزان ایٚکزرسایز کِتھ پٲٹھۍ چھِ کران گِندناوان کٕمۍ کٕمۍ گیمہٕ آسان گِندٕنۍ کھیل کھیلناوٕنۍ تٕمۍ تِم چھِ نہٕ یِوان سکوٗلن منٛز گِندنہٕ کیٚنہہ تِم سکوٗلن منٛز گژھان ٹیٖچر اکھ ٹیٖچر بازٲبتہٕ پٲٹھۍ تھاوُن یُس شُرِس اکھ کلاس آسہِ گندٕنُک دِوان ییٚمہِ سۭتۍ شُرۍ سُند دٮ۪ماغ تازٕ چھُ روزان بیٚیہِ چھُ تٔمِس پَرنُک لٮ۪کھنُک چاہتھ بیٚیہِ زیادٕ بڑان